زِندٕ روزنہٕ باپتھ کیٛاہ چھُو تُہۍ کران تُہۍ کِتھ کٔنۍ چھُو زِنٛدگی برٛونٛہہ کُن پَکناونہٕ خٲطرٕ کُس راہِ عمل چھُو تُہۍ اپناوان زِندٕ روزنُک چھُ اِنسانَس اَکھ حَق أمِس چھُ پٮ۪وان واریاہ کٲم کَرٕنۍ مثلاً مٔزوٗرۍ نوکری باقٕے کامہِ کاروبار دُکان دٲری أسۍ چھِ زِنٛدگی برٛونٛہہ پکنہٕ باپَتھ واریاہ لاہہِ عمل اَنان تہٕ اَپناوان مثلاً أسۍ چھِ واریاہن کاروبارن کاروبار کَران کینٛہہ چھِ کینٛہہ طبقہٕ چھِ سٲنِس سماجَس منٛز مٔزوٗرۍ کران کینٛہہ چھِ نوکری ہُنٛد پیشہٕ اختیار کران زیادٕ پہم لُکھ چھِ نوکری ہہ نوکری ژھانڈان مَگر گامٕکۍ زندگی چھَنہٕ تِژھ آسان کینٛہہ ییٚتہِ چھِ پٮ۪وان مٔزوٗرۍ تہِ کَرٕنۍ باقٕے باقٕے لۄکٕٹۍ کارٕبار تہِ کرٕنۍ تاکہِ یہِ زندگی روزِ پکان اِنسانس ییٚلہِ زنٛدگی منٛز وارِیاہن مسلن ہُنٛد حل چھُ آسان ژھانٛڈُن أمِس چھُ کیٚنٛہہ نتہٕ کیٚنٛہہ ضروٗری آسان کَرُن أمِس چھُ آسان پنٕنۍ لایفہِ منٛز کیٚنٛہہ نتہٕ کیٚنٛہہ کاروبار زنٛدٕ روزنہٕ باپتھ کینٛہہ ریٖزق کماوٕنۍ ضٔروٗری تاکہِ یہِ ہیٚکہِ پنٛنٮ۪ن بَچن پنٛنِس مٲلِس ماجہِ پنٛنٮ۪ن حق ہمسایَن تہِ مدد کٔرِتھ اَمہِ خٲطرٕ چھُ أمِس وارِیاہ جدو جہد پٮ۪وان یَتھ زندگی منٛز کَرُن آ اَسہِ پَزِ نہٕ زانٛہہ تہِ ہٮ۪مت ہارٕنۍ آ أسۍ چھِ فیل تہِ گژھان أسۍ چھِ پاس تہِ گژھان مٲدانَس منٛز یُس وَسہِ سُے ہیٚکہِ کیٚنٛہہ کٔرِتھ یُس مٲدان کِس بٔٹھِس پٮ۪ٹھ روٗد یہِ چھُنہٕ ہٮ۪کان زِندگی منٛز کِہیٖنۍ تہِ کٔرِتھ یہِ چھُ ہمیشہِ زندگی منٛز آسان أکۍسٕے جایہِ اَسہِ پَزِ نہٕ زانٛہہ تہِ ہٮ۪مت ہارٕنۍ اَسہِ پَزِ لَڑُن یوٚتام أسۍ پنٛنِس مقصَدَس منٛز کامیاب گژھو کامیاب گژھنہٕ خٲطرٕ چھُ اکھ چیٖز ضروٗری سۄ گٔے ہٮ۪متھ سۄ پزِ نہٕ اسہِ زانٛہہ تہِ ہارٕنۍ اَسہِ پزِ ہمیشہٕ ہٮ۪متَس کٲم ہیٚنۍ محنتَس کٲم ہیٚنۍ اَسہِ پَزِ ہمیشہٕ ہمیشہٕ صبرَس کٲم ہیٚنۍ نہ کہِ نا اُمیدی أسۍ گژھو نہٕ نا اُمید آسٕنۍ اَسۍ گژھِ ہمیشہٕ آسُن نہ أسۍ کَرو یہِ کٲم أسۍ کَرو یہِ چاہے کیٚنٛہہ تہِ گٔژھۍتَن مگر اَسہِ چھِ یہِ کٲم کَرٕنۍ آ زِنٛدگی گُزارنَس چھِ واریاہ طٔریٖقہٕ ساروِیو کھۄتہٕ اَصٕل طٔریٖق چھِ پَنٕنۍ زندگی یِتھ کٔنۍ گُزارٕنۍ یِتھ کٔنۍ واریاہ سادٕ سادٕ زِندگی گُزارٕنۍ تہٕ پَنُن عیال سُھ پاک تھاوُن سمٲجیو بُرٲیو نِش اسہِ پزِ پنٛنٮ۪ن آس پاس ہمسایَن دوستَن رِشتہٕ دارَن تہِ یہِ کَتھ وَنٕنۍ زِ پَنٕنۍ زِندگی گُزٲرِو سا سادٕگی سان بیٚیہِ یہِ ییٚلہِ تۄہہِ کانٛہہ مسلہٕ پیش ییٖیو ہٮ۪مت ٲسۍزیو کران گۄڈَے ٲسۍزیو نہٕ ہار مانان ہار گژھِ نہٕ زانٛہہ تہِ مانٕنۍ گۄڈٕ گژھِ مسلہٕ سَمجُن پَتہٕ گژھِ اَتھ حل کَڑُن حل ییٚلہِ کوٚڑُس پَتہٕ گژھِ نہٕ ہٮ۪مت ہارٕنۍ کہِ یہِ گژھِ کَنٹِنیوٗ روزُن اِنسان اَتھ پٮ۪ٹھ ڈٔٹِتھ زٕہنۍ گژھِ نہٕ ہٮ۪متھ ہارٕنۍ ہٮ۪متھ گژھِ نہٕ زانٛہہ تہِ ہارٕنۍ تَگڑٕ گژھِ روزُن پنٛنِس وادَس پٮ۪ٹھ زٔہٕنۍ گژھِ نہٕ ہارٕنۍ ہٮ۪مَت زندگی چھِ گُزارٕنۍ یہِ چھِ ضٔروٗری گُزارٕنۍ اَتھ چَلہِ نہٕ کِہیٖنۍ تہِ یہِ چھِ آمٕتۍ أسۍ یور اَسہِ پَزِ نہٕ پَتہٕ یہِ اَڑٕ وَتے ترٛاوٕنۍ کینٛہہ اَسہِ پَزِ نہٕ باقیَن ہٕنٛدۍ پٲٹھۍ سُہ خۄدکٔشی کٔرِتھ زِندگی ختم کَرٕنۍ نہ اَسہِ پَزِ نہٕ ہَر کز یہِ چیٖز کَرُن پنٛنہِ لایفہِ منٛز پنٛنہِ زندگی منٛز اَسہِ پَزِ ہمیشہٕ صبرس کٲم ہیٚنۍ صبرُک پھل چھُ سٮ۪ٹھاہ میوٗٹھ آسان یہِ چھِ اَکھ پرٛٲنۍ کَہوَت زِندگی منٛز چھِ یِوان غم تہِ خوشی تہِ سٲ سٲلِم کیٚنٛہہ چیٖز یِم چھِ برداش کٔرِتھ چھِ اَسہِ پَنُن مقصَد حٲصِل کَرُن اَسہِ پَزِ نہٕ سارنٕے تام یہِ پیغام واتناوُن زِ پَنُن مِشَن گژھِ جٲری تھاوُن پَنٕنۍ زِنٛدگی گُزارنہٕ خٲطرٕ